دانِہ بَناونہٕ خٲطرٕ چھِ پٮ۪وان اَسہِ گۄڈٕ زٔمیٖن وایِن اَمہِ پَتہٕ چھِ پٮ۪وان اَتھ کٲم کَرٕنۍ اَتھ چھِ پٮ۪وان آب ترٛاوُن اَمہِ پَتہٕ چھِ أسۍ اَتھ موٚنٛڈ دِوان زمیٖن کَرن پلین تاکہِ آب روزِ اِکوَل اَسہِ آب گژھِ نہٕ نیٖرِتھ کینٛہہ ژَلہِ نہٕ کینٛہہ اَمہِ پَتہٕ چھِ أسۍ کَران کٲم کٔر تَھل تھل کٔرِتھ أنۍ موہنی تہٕ رُو تھَل اَمہِ پَتہٕ کوٚر اَتھ کھاد دِژٕس گُہہ ترٛووُس تاکہِ یہِ ہسا بَنہِ اَصٕل یہِ دی پھل اَصٕل دانہِ دِیہِ اصٕل بیٚیہِ ہَسا چھِ اَتھ کٲم کَرَن اَگر اَتھ کینٛہہ داغ دوٗزی آسہِ بٮ۪مٲرۍ آسہِ تَتھ چھِ أسۍ سپرے دِوَن اَمہِ خٲطرٕ سُہ سپرے چھُ یِوان پنٛژھ شےٚ ہَتھ روٚپیہِ لگ بگ لَگان کَنالَس تِم اَمہِ سۭتۍ ہَسا چھِ روزان سون ہَسا یہِ کرٛاپ چھُ سٲنۍ ہَسا یِم دانہِ چھِ یہِ چھُ روزان اَصٕل